آ بہٕ ہَسا ہیٚکہٕ ؤنِتھ پانژھ نَمبَر یِم دَہہِ پٮ۪ٹھ لَچھس تانۍ چھِ اَتھ مَنٛز ہَسا چھے ؤنِتھ بہٕ کاہ تہِ چھُ باہ تہِ چھُ ترُٛواہ تہِ چھُو ژۄداہ تہِ چھُ تہٕ پَنداہ تہِ چھُ یہِ ہَسا وۄنۍ مےٚ سیکۄینسَس مَنٛز لیکِن بہٕ ہَسا ہیٚکہٕ منٛزباگ تہِ ؤنِتھ کانٛہہ تہِ نَمبَر لَچھَس تانۍ